اسَلامُ علیکُم آہَن حظ آ مُرتٕزا بٔشیٖر حظ تُہی کَم حظ چھُو او کے او کے سَر او کے اچھا آ میلہِ حظ آہَن حظ تۄہہِ کیٛاہ چھُو مےٚ سُہ ضروٗرت ژےٚ چھِیا روٗم کَرٕنۍ آ روٗم کَرُن بُک آ میلہِ حظ روٗم تُہۍ چھُو سِٹوٗڈنٛٹ اَسہِ حظ چھُ سِٹوٗڈنٛٹَن خٲطرٕ چَلان حظ ییٚتہِ آفَر ییٚتہِ حظ چھِ ڈِسکاوُنٛٹ دِوان سِٹوٗڈنٛٹن خٲطرٕ تۄہہِ کٔژَن دۄہَن پیٚٹھ چھُو ضروٗرت روٗم ہَفتَس کھَنٛڈس او کے روٗم حظ میلہِ سُہ چھُ ویٚل فٔرنِشِڈ تَتہِ حظ چھِ بیٚڈ حظ چھِ اصٕل پٲٹھۍ تہٕ سِٹوٗڈنٛٹ خٲطرٕ تَتہِ تِم ٹیبٕل ویبٕل جان تہٕ پَرنہٕ خٲطرٕ منٛز تَتہِ چھِ تَتہِ یُس سِسٹَما چھُ واریاہ اصٕل تہٕ باتھ روٗم سِسٹَم تہِ چھُ تَتہِ واریاہ اصٕل بیٚیہِ حظ آب تُہی کٔرِو حظ بُکِنگ تہٕ اَسہِ نِش چھُ ڈِسکاوُنٛٹ میلان سِٹوٗڈنٛٹَن یہِ حظ یہِ حظ چھُ گَژھان حظ یہِ فُل ویٖک ہا کہِ أکِس ہفتَس مَنٛز حظ گَژھوٕ تۄہہِ پٲنٛژھ ساس رۄپیہِ حظ پانٛژھ ساس رۄپیہِ حظ ہفتس پیٚٹھ فایِو تھاوزَنٛٹ روپیٖز اَتھ مَنٛز حظ پاںٛ پانٛژھ ساس حظ پانٛژھن ساسَن مَنٛز حظ میلوٕ تۄہہِ صُبحُک برٛیک فاسٹ تہٕ بیٚیہِ حظ تہٕ لَنچ تہٕ ڈِنَر تہِ حظ بہٕ کَرٕ حظ تیٚلہِ بُکِنگ کَروٕ حظ أسۍ آ أسۍ کَر کَرو بُکِنگ کَتھ ڈیٹَس پیٚٹھ چھِ کَرٕنۍ یہِ بُکِنگ حظ اَدٕ أزۍکِس ڈیٹَس پیٚٹھ ہَفتَس پیٚٹھ یا اگرے فٔردَر ہیٚکِو اگرے تُہی فٔردَر ہیٚکِو پَتہٕ سُہ بَڈٲیِتھ أسۍ تھاوَو پَگہہٕ کِس ہَفتس پیٚٹھ اگرے سُہ فٔردَر ہیٚکِو تُہۍ بَڈٲیِتھ سُہ ڈیٹ اَگرے تۄہہِ سِٹوٗڈنٛٹ چھِ کوتاہ ٹایِم لَگہِ کیٛاہ لَگہِ تہٕ أسۍ ہیٚکو پَتہٕ سُہ ایٚکسٹَنٛڈ کٔرِتھ تہٕ کیٚنٛہہ نا حظ چھُ پَرواے ٹھیٖک چھا او کے سَر بہٕ کَرو تیٚلہِ تۄہہِ یہِ بُک اختر اختر حُسین مٔلِک ناوَس حظ او کے او کے او کے تھیٚنٛک یوٗ سَر اسلامُ